وعلیکُم اسلام اسلامُ علیکُم تُہۍ چھُو ٹھیٖک ؤنِو ؤنِو ؤنِو ؤنِو کٔرِو حُکُم ٹھیٖک ٹھیٖک اَسے اَتہِ اوترے یہِ ٹرٛانسفارَم لاگے تَتھ کیٛاہ گٔیے اَسہِ لاگے نا اتھ اوترے ٹرٛانسفارَم نوٚو تَتھ کیٛاہ گوٚو تۄہہِ ترٛایوا ایپلِکیٛشن زانٛہہ مےٚ نہَ حظ میٚلے نہٕ تُہٕنٛز ایپلَکیٚشنٕے تیٚلہِ تُلہٕ ہا نا بہٕ کیٛازِ قدم اتھ اوترٕ ییٚلہِ اَمہِ دۄہ میلے تَمہِ وِزِے اَسہِ ٹرٛانسفارم نوٚو لاگنو تُہۍ کٕتیٛاہ گَرٕ چھُو اَتھ چوٗلَس پٮ۪ٹھ اَچھا ٹھیٖک

ٹھیٖک یہِ کَتٮ۪تھ چھُ یِوان یہِ محلہٕ یہِ محلہٕ کتٮ۪تھ چھُ یِوان سریٖنَگرَس منٛز یہِ کۄس کالنی چھِ اَچھا ٹھیٖک ٹھیٖک اَہَن حظ ؤلِو کیٚنٛہہ چھُنہٕ تُہۍ ترٛٲوزیٚو ایپِلِکیٚشَن تہٕ أسۍ کَرو کَرو اِنشااللہ پَنٕنۍ پوٗرٕ کوٗشِش یہِ کَرنہٕ خٲطرٕ یہِ مَسلہٕ حال ٹھیٖک چھا اَدٕ کیٚنٛہہ چھُنہٕ ییٚمہِ وِزِ مطلب توتہِ سوزہو نہٕ بہٕ یہِ کیٛاہ وَنان لاین مین اور وُچھنہٕ خٲطرٕ اَتھ ٹرٛانَسفارمَس کیٛاہ گوٚو اگر یہِ اوترٕے لاگنایہِ اَسہِ اَدٕ ٹھیٖک چھُ تُہۍ کٔرۍزیٚو مےٚ صُبحس توتہِ فون ٹھیٖک چھا اَدٕ کیٛاہ بِہِو خۄدایَس حوال وعلیکُم اسَلام